یُس کَشمیٖری لیگویج چھِ سۄ چھےٚ اَسہِ پَنٕنۍ مَدر ٹنگ یہِ چھےٚ اَسہِ اکھ پَنٕنۍ لینگویج اس لیے چھِ گۄڈٕنیتھ أسۍ أتھۍ پریفرَنس دِوان اِوٕن اَگر أسۍ وٕچھو ہر کُنہِ کٲشِر گرَس منٛز اَگر خبر کوٗتاہ تہِ پوٚرمُت آسہِ تمو کَشمیٖری لینگویج چھِ تِم ہر وِزِ یوٗز کران مےٚ چھُ باسان یُس کٲشُر لینگویج چھُ یِہوے چھ ساروی کھۄتہٕ بیسٹ لینگویج دین اَدر لینگویجِز